ہیلو اسلام علیکُم آ ڈاکٹر صٲب چھُس تۄہہِ کیاہ چھو ناو زہرا شبنَم تُہۍ کَتہِ پیٚٹھ چھِو اچھا اچھا ٹھیٖک ٹھیٖک اچھا سُہ بٲکِر حاجنیٚن ہُنٛد وَنِیٚو تۄہہِ ٹھیٖک ٹھیٖک صحیح

یہِ چھُو تۄہہِ ووٚنو مےٚ لاسٹ فِرِ تہِ ووٚنو تۄہہِ مےٚ یُس یہِ ڈِپریٚشَن چھُ یہِ چھُ اَکھ سُہ اِنسانَس چھُ یہِ چھُ موٗڈ ڈِسآرڈَر ڈِس منٛز مطلب اگر سِمپٕل وٲڈَن منٛز أسۍ کَتھ کَرو ڈِپریشَنَس مُتعلِق یہِ چھُ یُِہَے موٗڈ ڈِسآرڈَر گَژھان مےٚ چھُ پاے کہِ تۄہہِ آسیٚو نہٕ وٕنکیٚس مطلب کُنے چیٖزَس منٛز آسان اِنٹرٛسٹ تُہۍ ٲسِو مطلب گَرِکٮ۪ن سۭتۍ تہِ مَنزٕ لَڑٲے کَران مطلب نہ آسہ تۄہہِ بِلکُل تۄہہِ آسیو نہٕ زیادٕ سوسایٹی سۭتۍ تہِ آسیو نہٕ تۄہہِ زیادٕ لگاو کِہیٖنۍ نہٕ یُس تۄہہِ اَمہِ برونٛٹھ فرٛیٚنٛڈ سٔرکٕل آسیو تِمَن سۭتۍ آسیٚو تۄہہِ دوٗری مطلب اِختیار کَران مےٚ توٚر فِکرِ تُہۍ ؤنۍ تو مےٚ مطلب تۄہہِ ما چھُو بوٚچھِ چھو تۄہہِ روزان تی تی تی بِلکُل بِلکُل یُس یہِ ڈِپریٮٚشَن چھِ اَمیِکۍ چھِ یِم واریاہ سایِڈ اِفیکٹٕس تۄہہِ آسیٚو مطلب واریاہ چیٖز چھُ یِم ڈِپ ییٚم یِم چیٖز اِنسانَس ڈِپریشَنَس منٛز چھِ تۄہہِ آسیو یہِ ما چھُ تۄہہِ ییٚمہِ ساتہٕ تُہۍ ترٛیش ویش چھُو چٮ۪وان دۄہَس منٛز چھُ تۄہہِ خۄشُک ٲس گژھان ویٹ گین ما یَنہٕ پٮ۪ٹھ تۄہہِ یہِ ڈِپرٛیٚشَن گوٚو تۄہہِ ما گوٚو تنہِ پٮ۪ٹھ ویٹ گین ویٹ لاس گوٚو اچھا ویٹ لاس گوٚو واریاہ ٹھیٖک تۄہہِ حظ چھو یِہے مطلب ریٚسٹلیٚسنیٚس گژھان واریاہ زیادٕ مطلب تُہۍ ٲِسو اِموشنٔلی ٲسِو تُہۍ واریاہ ڈاوُن وُچھِو لاسٹ ٹایم تہِ وَنِیو تۄہہِ مےٚ ٹھیٖک ٹھیٖک یِم چیٖز چھِنہٕ اِنسان ہیٚکان زیادٕ یہِ چھِ پَیی کہِ مطلب سانہِ سوسایٹی منٛز یا ییٚتہِ آز چھُ یہِ مطلب یہِ چھُ عام اَکھ چیٖزَ یہِ ونوٚ نہ یہِ چھُ نوٚو چیٖز کیٚنٛہہ مطلب نایِنٹی پٔرسَنٹ چھُ آز گوٚمُت اَمیُک شِکار یُس یہِ ڈِپریشَن چھِ ایٚنزایٹی چھِ مطلب یِم چیٖز مطلب یِم چھِ لَکٹٮ۪ن لَکٹٮ۪ن یوٗتھَن چھُ زیادٕ یِوان یِم ایٚنزایٹی اَٹیکٕس یا ڈِپریٚشَنَس منٛز گٔمٕتۍ شِکار تہٕ تمہِ کہِ باوَجوٗد چھُ پَتہٕ یُس یہِ یوٗتھ چھُ یہِ چھُ گَژھان ڈرٛگَس منٛز مُبتلا یا باقیَن باقیَن غلط کامٮ۪ن منٛز مُبتلا خیر یہِ چھُ یہِ چھُ اَکھ جَنٛگ آسان اگر بہٕ مطلب کٲشرٮ۪ن اَلفاظَن منٛز تۄہہِ سَم سَمجاو یہِ چھِ اَکھ جَنٛگ اِنسانَس پیٚوان پانَے لَڑٕنۍ یہِ چھِ باڈی منٛز مطلب بہٕ کیٛاہ وَنو تۄہہِ یِم چھِ زٕ لَشکَر باڈی منٛز یِم مہَ آ

تۄہہِ ووٚنو مےٚ اوترٕ تہِ تۄہہِ چھُو اَمہِ خٲطرٕ مطلب اگر تۄہہِ بہٕ ٹرٛیٖٹمیٚنٛٹ وَنہ تۄہہِ چھو اَمہِ خٲطرٕ دوٚپو تۄہہِ مےٚ اوترٕ تہِ تۄہہِ چھ تھیٚرِپیز دِنہ اَمہِ خٲطرٕ مَطلب کاگنِٹِو بِہیوِرَل تھٚریپی چھےٚ سایکو تھرِپی چھےٚ یا وَنہٕ بہٕ تۄہہِ بیٚیہِ تہِ چھ اِلیٚکٹروکَنوَلسِو تھَریپی چھے مگر تۄہہِ چھُونہٕ تیوٗتاہ یہِ کینٛہہ یِمَن زیادٕ ڈِپرٛیٚشَن چھُ نہَ مطلب یِم لاسٹ کِس سِٹیجَس پیٹھ چھِ آسان وٲتۍ مٕتۍ تِمَن چھِ یِم نہ نہ نہ نہ نہ اگر تۄہہِ یہِ فاینَل سِٹیج آسہِ ہہَ نہَ تُہۍ ٲسۍ ہِو تیٚلہِ وٲتۍ مٕتۍ دٔریاو بٔٹھِس پٮ۪ٹھ تہٕ